اَسَلامُ علیکُم وَرحمتُہ اللہ وَبَرَکاتُہُ جِناب مےٚ حظ اوس آٹوٗ بُک کَرُن مےٚ حظ اوس گژھُن حالَس منٛز چھُس بہٕ وٕنکٮ۪نَس دِوسَر دِوسَر پٮ۪ٹھ اوس مےٚ گژھُن شُپیَن تام اَسہِ حظ چھُ گژھُن تور کۄلگوم مٔنٛزۍ کۄلگامہِ پٮ۪ٹھ چھُ اَسہِ کھَسُن ژَوَل گوم ژَوَل گامہِ پٮ۪ٹھ چھِ اَسہِ کھَسُن پٔہری وَن تٔتی پٮ۪ٹھ چھِ اَسہِ شُپیَن کھَژھُ اَسہِ حظ چھُ گژھُن اِمام صٲبُن نِش تٔتی کٔرِو تُہۍ مےٚ حظ ترٛٲیِو مےٚ حظ تُہۍ باقٕے وَسَلام